ییٚتہِ چھُ ایٚم ایٚل اے نظام بٹ تہٕ سرپَنٛچ چھُ بشیٖر احمد لون تہٕ تہنٛدِس بارَس منٛز چھَنہٕ مےٚ تیٛوٗتاہ پاے کِہیٖنۍ لیکن یُس ییٚتہِ سَرپَنٛچ چھُ تٔمۍ دِژ واریاہ یَتھ ایریا ہَس منٛز کامہِ تٔمۍ کَرِ واریاہ اصٕل کامہِ تہٕ لیکن سٲرسٕے کوٚرُن نہٕ کِہیٖنۍ یَتھ محلَس منٛز چھُ سُہ پانہٕ روزان تَتھ منٛز دِتۍ تٔمۍ واریاہ کامہِ تہٕ مےٚ باسے تٔمۍ سُنٛد ایٚکٕسپیٖریَنٕس واریاہ اصٕل ٲں لیکن سُہ چھُ واریاہ واریاہ زیادٕ کامہِ دِوان تہٕ مےٚ چھُ باسان سُہ چھُ ٹھیٖک